اَسلامُ علیکُم بہٕ چھُس سہیل خان بہٕ چھُس ضِلعہٕ کُپوٲرِ روزان یُس سون ضلعہٕ چھُ ییٚتِکۍ لوٗکھ چھِ زیادٕ کاروبارَس منٛز مُبتلا پَنٕنۍ کمٲے امی ذٔریعہٕ کَران بیٚیہِ چھِ تِمہِ مٔزیٖد دوٚیمِس پٲیِس پٮ۪ٹھ فوجَس منٛز برتی گٔمٕتۍ یِم تَپٲرۍ پَنُن روزگار چھِ کَماوان تہٕ چھُ گَرِکۍ خرچہٕ پَکناوان ییٚتِکۍ لوٗکھ چھِ گورمنٹَن نوکریَن کُن زیادٕ زوٚن دِوان ہر اَکھ چھُ یَژھان زِ سُہ گَژھِ گورمنٹ نوکر کَرُن زندگی منٛز تِتھَے کٔنۍ برونٛہہ پَکُن ییٚتہِ کین لوٗکَن چھِ زیادٕ بروس گورمنٹ نوکریَن پٮ۪ٹھ تِکیٛازِ تٔمۍ چھِ سونٛچان اگر پَگاہ کانٛہہ مَسلہٕ گژھِ یا کانٛہہ وباہ پھہلہِ تمَن ہٕنٛز کمایہِ پیٚیہِ نہٕ زیادٕ اَثر کِہیٖنۍ ییٚتہِ زِ کاروباری اِدار روزَن بنٛد تہٕ تِمَن گژھِ نۄقصان تِمن پے واریاہَن مسٲیِلَن ہُنٛد سامنہٕ کَرُن وۄنۍ چھِ آزکِس دورَس منٛز نوکری واریاہ کم گٔمژٕ ییٚمیُک واریاہ خراب اَثر چھُ پیوٚمُت امہِ وَجہ چھُ صورت حال واریاہ ناسازگار یِم گورمنٹ نوکرِ کَران ٲسۍ تِمَن ہُنٛد وقتہٕ گوٚو ختم بیٚیہِ باقٕے یِم ٲسۍ تِمَن روٗد کَم وقت نٔے یِم نوجوان ٲسۍ تِمن چھُنہٕ نوکرِ دٔستِیاب کِہیٖنۍ ییٚمہِ وجہ غُربَت چھُ دۄہ کھۄت دۄہ بڑان امہِ سۭتۍ چھُ أزیُک نوجوان ذہنی دَباوُک شِکار گژھان نوکرین ہٕنٛدۍ کم کٔمی وَجہ چھُ کاروبارَس پٮ۪ٹھ تہِ اَثر پیٚومُت تمہِ سۭتۍ چھُ واریاہ کاروبار ادار بنٛد گٔمٕتۍ تہٕ أڑۍ چھِ دۄہ کھۄتہٕ دۄہ بنٛد گژھان گورمنٹَس پَزِ امہِ خٲطر مُنٲسب اقدام تُلٕنۍ ییٚمہِ سۭتۍ اَکھ تَوازُن برقرار روزِ بیٚیہِ گَژھِ بیکٲری کم گورمینٹَس پَزِ پنٕٛنین طاقتَن ہُنٛد صحیع استعمال کَرُن تہٕ پَزکھ بے روزگٲری کُن اَکھ خاص زوٚن دیُن تاکہِ یِم اِنہٕ وٲلۍ دۄہ آسَن تِم ہیکو خُشحٲلی سان کٔڑِتھ تہٕ بے روزگٲری گَژھِ دۄہ کھۄتہٕ دۄہ ختم ییٚمہِ سۭتۍ نہٕ یِن واجین پُیَن پٮ۪ٹھ زیادٕ خراب اَثر پے کِہیٖنۍ